کٔشیٖر منٛز چھِ وٕنکیٚنَس یِوان تقریٖباً تقریٖباً تَمام قٕسمٕچ ہیٚلٕتھ کِیر فیسَلٹیٖز لَبنہٕ مگر بٔڑۍ بٔڑۍ سٔرجٔری یِم گژھان چھِ فار ایٚگزامپٕل کیٚنسر خٲطرٕ یا رِکانَسٹرٛکشَن سٔرجٔری تِم تہِ نَسا چھِنہٕ ییٚتہِ ایٚولیبٕل کینٛہہ تہٕ اِمپروٗ یُس زَن اَسہِ چَینٛج چھِ کَرٕنۍ یَتھ زَن اَسہِ ترجی چھِ وٕنکیٚن دِنۍ سُہ ہَسا چھِ پرٛیِمری ہیَلٕتھ سیٚنٹَر تِکیٚازِ تِمَن منٛز چھِنہٕ سو فیَسَلٹی ایٚولیبٕل آسان کینٛہہ یۄس زَن کِتابَن منٛز لیٚکھِتھ چھِ